مےٚ چھِ گژھَن کُکِنٛگ واریاہ خۄش بہٕ چھَس پَنٛنِس گَرَس منٛز لگ بگ شےٚ پؠٹھ سَتھ گنٛٹہٕ تام کُکِنٛگ منٛز ٹایِم کَران سٕپینٛڈ بہٕ چھَس گرِ رَنان سِیُن صُبحن چھَس رَنان شامَن چھَس رَنان تہٕ مےٚ چھِ گژھان کُکِنٛگ واریاہ پَسنٛد یہِ چھِ مےٚ اَیٚز اے ہابِی چھِ مےٚ کُکِنٛگ کَرٕنۍ تَمہِ پَتہٕ چھِ مےٚ باسان کہِ مےٚ چھِ مےٚ چھُ اکہِ لَٹہِ دوٚپ مےٚ بہٕ بَناوٕ مرژٕانٛگَن کوٚرمہٕ تہٕ یُتھُے مےٚ مَرژٕانٛگہٕ کوٚرمہٕ لوگ بَنہٕ بہٕ ٲسٕس سونٛچان کہِ مےٚ لَگہِ اَتھ کَمٕے ٹایِم مےٚ لَگہِ اوٚڑ گنٛٹہٕ یا گنٛٹہٕ بَنان مگر ییٚلہِ مےٚ مَرژٕانٛگَن کوٚرمہٕ لَگو لوگ بَناوُن یہِ چھِ کٔشیٖر منٛز اکھ فیمَس ڈِش یِتھُے مےٚ مَرژٕانٛگن کوٚرمہٕ لوگ بَناوُن مےٚ یُتھُے ماز اوٚن تَتھ تھٲو مےٚ تَتھ دیُت مےٚ گرِیٚکھ آبَس منٛز تَتھ تٕرُوو مے مصالہٕ تور پتہٕ ییلہِ مےٚ سُہ کھول پتہٕ اوٚن مےٚ تَمہِ پَتہٕ انٛۍ پَتہٕ مےٚ شِملا مرژانٛگن تہٕ تِمن دیُت مےٚ اکھ پھُکر ہِیوٗ تہٕ پَتہٕ کوٚڑ مےٚ سُہ تَمہِ منٛز تروو مےٚ پتہٕ سُہ مِکسرَس منٛز تہٕ کوٚڑ مےٚ بَنو مےٚ تَتھ سۄ پِیوٗری ہیٚچھ ییٚلہِ پتہٕ مےٚ سُہ تروو ٹکرِ منٛز ترٛوو تَتھ ییٚلہِ مےٚ پتہٕ مصالہٕ ترٛٲے دِژمَس پَتہٕ ییٚلہِ مےٚ سۄ ماز ترٛوو تَتھ پیٚیہِ مےٚ پتہٕ مےٚ واریاہ گرِٮ۪کہ دِنۍ سُہ چھُ لگ بگ لٔگۍ مےٚ زٕ ترٛےٚ پؠٹھ ژور گنٛٹہٕ تیار گژھنَس مےٚ اوس نہٕ سوٗچمٕژ یہِ کینٛہہ کہِ مرژٕانٛگَن کوٚرمَس لگہِ مےٚ یوٗتاہ ٹایِم بَناونَس مگر ییٚلہِ مےٚ مےٚ سُہ بَناوُن لوگ مےٚ اوس سوٗنٛچمُت اَتھ لگہِ مےٚ یوٗتاہ بہٕ مطلب سونٛچان پنٛنِس دؠماغَس منٛز اَتھ لٔگۍ مےٚ یوٗتاہ یوٗتاہ ٹایِم اَتھ لگ مےٚ اوٚڑ گنٛٹہٕ مگر ییٚلہِ پَتہٕ مےٚ سُہ بَناوُن لوگ تَمہِ پَتہٕ لوٚگ مےٚ تَتھ واریاہ ٹایِم تہٕ مےٚ باسِیٚو یہِ چھِ اَکھ یِہے ٹَف یِہے ٹاسپ ہیوٗ